اَسہِ چھُ بُتھِ کَنہِ اَکھ باغ یَتھ منٛز مےٚ سٮ۪ٹھاہ کُلۍ چھِ لَگٲمٕتۍ اَسہِ چھُ مطلب مےٚ چھِ تَتہِ واریاہ قٕسمٕکۍ کُلۍ لَگٲمٕتۍ مت مثلن اَسہِ چھُ دَچھِ کُلۍ لَگٲوِتھ بُتھِ کٔنۍ اَسہِ چھُ ژوٗنٛٹھۍ کُلۍ لَگٲوِتھ اَسہِ چھُ ژٕنَن کُلۍ لَگٲوِتھ اَسہِ چھُ أنجیٖر کُلۍ لَگٲوِتھ اَسہِ چھُ ٲرۍ کُلۍ لَگٲوِتھ یِم یِم کُلۍ بیٚیہِ چھُ اَسہِ کیٚنٛہہ پوشہِ قٕسٕم تہِ واریاہ لایِک اَسہِ چھُ گُلاب تھَرِ لَگٲوِتھ تہٕ بیٚیہِ چھُ اَسہِ بیٚیہِ تہِ واریاہ قٕسٕم کیٚنٛہہ پوش لَگٲوِتھ تہٕ یِم ییٚلہِ ییٚلہِ پَتہٕ یِم کھَسان چھُ پوش چھُ یِمَن نیران پھُلَے چھُ آسان سٲرسٕے أسۍ چھُ سٲری گَرِکۍ بٲژ سٮ۪ٹھاہ خۄش گژھان تہٕ پوش وُچھِتھٕے چھُ اَکھ أکِس اِنسان کِس سٕنٛدِس بُتھِس پٮ۪ٹھ اَکھ اَسُن یِوان تہٕ أسۍ تہِ چھُ گَژھان واریاہ زیادٕ خۄش تہٕ بہٕ چھَس تِمَن کُن وُچھان آسان تہٕ تہٕ تِکیٛازِ اِنسانَس چھُ دِلَس سکوٗن میلان ییٚلہِ اِنسان یِمَن پوشَن کُن یا پنٕنٮ۪ن یِمَن کُلٮ۪ن یِمَن سارِنٕے کُن چھُ وُچھان تہٕ پَتہٕ چھِ تِم مٮ۪وٕ تہِ دِوان تہٕ تِم مٮ۪وٕ تہِ چھِ أسۍ پَتہٕ کھٮ۪وان تہٕ أسۍ چھِ سٮ۪ٹھاہ ایٚنجاے پَتہٕ کَران تہٕ مےٚ چھُ باسان یہِ چھُ اَکھ اَصٕل چیٖز پنٕنِس باغَس منٛز پرٛتھ کانٛہہ قٕسمُک کُل لَگاوُن تہٕ پَتہٕ تازٕ تازٕ مٮ۪وٕ کھٮ۪ون یا اکھ ماحول چھُ اکھ بَنان اَصٕل ماحول چھُ اکھ بَنان تہٕ اَکھ رُت تہٕ شانٛدار ماحول چھُ بَنان نیٚبٕر کِنۍ تہٕ یُس خوٗبصوٗرت چھِ آسان واریاہ زیادٕ خوٗبصوٗرت تہٕ اَکھ دِلَس چھُ اَکھ سکوٗن میلان